یُس زَن سٕچویشَنٕس ٲس واریاہ کرٛیٖٹھ تہٕ وارِہَن درٛاو سانہِ لوکیلٹی منٛز تہِ کووِڈ نایِنٹیٖن تہٕ یِم زَن مےٚ اَتھ منٛز کیٚنٛہہ میجَرٕس کٔرۍ کیٚنٛہہ وَن بہٕ کیٚنٛہہ مطلب پرٛوٹَکشَن حظ نی پنٛنہِ خٲطرٕ تہٕ پنٛنہِ فیملی ہِنٛدۍ خٲطرٕ سُہ گوٚو وٮ۪کسیٖن کوٚر اٮ۪وایِڈ جَنٛک فُڈٕس تہٕ بیٚیہِ کٔرۍ یُس زَن جمع گژھُن نٮ۪برٕ کَنۍ سۄ کٔر مطلب تَتھ دوران اِگنور